اَگر بہٕ تۄہہِ وَنہو یِم نٔے نٔے بایک چھِ ہیٚچھان آسان تِم چھِ واریاہ غلطی کران سُہ آسِنۍ روڈَس پٮ۪ٹھ پَکُن یا سُہ آسِنۍ یہِ تِمَن گیرٕز چھِ آسان لاگٕنۍ یا سُہ ٲسِنۍ تِمَن یُس بایکہِ ہنٛز پالسی چھِ آسان تِمَن متعلق تَتھ تہِ چھِنہٕ تِم کیٚنٛہہ واریاہ غلطی کران اَگر بہٕ تۄہہِ گۄڈٕنیٚتھٕے وَنہو کہِ گۄڈٕنیٚتھٕے اَگر أسۍ وُچھو آز کیٛاہ چھُ سٲنِس سَماجس منٛز گژھان کہِ آز چھِنہٕ یِم لونڈٕ چھِ یِم چھِنہٕ لاگان گیرٕز کِہیٖنۍ یا یِم چھِنہٕ ہیٚلمِٹ لاگان کِہیٖنۍ یِم چھِ ہاوان نٔکھرٕ أسۍ ہسا چھِ ہُم تہٕ یِم چھِنہٕ لاگان ہیٚلمِٹ کِہیٖنۍ تَمہِ سۭتۍ کیٛاہ چھِ ہیٚکان پرٛابلِم گٔژھِتھ اَللہ بَچٲیِنۍ اَگر پَتہٕ ایٚکسِڈیٚنٛٹ گوٚو گوٚو تٔمِس ہیٚکہِ یُس کَلہٕ چھُ اِنسان سُنٛد ساروٕے کھۄتہٕ آزٲری پارٹ بہٕ وَنہٕ کہِ ساروٕے کھۄتہٕ زیادٕ ہیٚکہِ اَتھ نۄقصان وٲتِتھ تہٕ اَگر سُہ گوٚو أمس ڈَمیج تہٕ یہِ مۄکلیٛوو اِنسانٕے گوٚو بہٕ وَنہٕ کہِ یِم چھِ کران کٲم یِم چھِنہٕ ہیٚلمِٹ چھِنہٕ یِم لاگان کِہیٖنۍ گٕلوُز چھِنہٕ یِم لاگان کِہیٖنۍ جاکیٚٹ چھِنہٕ لاگان کِہیٖنۍ یا یِم رایڈِنٛگ بوٗٹھ چھِ آسان تِم چھِنہٕ یِم لاگان کِہیٖنۍ أڈۍ چھِ آز تِم تہِ بِگنَر نٔے نٔے یِم ہیٚچھَن وٲلۍ چھِ آسان بایک تِم کیٛاہ چھِ کران کٲم تِم چھِ تِموٚو چھُ کوٚرمُت سِٹارٹ کہِ یِم کیجوَل یِم یِمَن پَلوٚو چھِ آسان گھرِکۍ پَلوٚو یِتھٔے پٲٹھۍ نیران بایکَہ چَلاونہِ تِمَن منٛز کیٛاہ حِفاظت روزِ تِمَن تِمَن پَلوَن منٛز تِمَن چھِ آب آبٕکۍ پٲٹھۍ تِم پَلوٚو آسان وۄنۍ کِتھۍ پٲٹھۍ کرو أسۍ کٲم گۄڈٕنیٚتھٕے اَگر بہٕ تۄہہِ وَنہو بہٕ کیٛاہ چھُس کران ییٚلہِ بہٕ نیرٕ کُنہِ جایہِ بایکہِ پٮ۪ٹھ بہٕ چھُس گۄڈٕنیٚتھٕے یہِ مےٚ چھُ اوٚنمُت آے ایٚس آے سٔرٹِفایِڈ ہیٚلمِٹ بہٕ چھُس سُے لاگان سۄ چھِ اصٕل مےٚ دِوان حِفاظت بہٕ چھُس جاکیٚٹ لاگان بہٕ چھُس لاگان گٕلوز تہٕ بہٕ چھُس لاگان بایکہِ ہنٛدۍ تِم دٔرۍ بوٗٹھ گوٚو یِم یِم چیٖز چھِ مےٚ لَگان اَگر مےٚ کیٛاہ یوٚتَتھ آسہِ گژھُن اَگر مےٚ شوارٹٕے رایِڈ آسہِ لۄکٔٹٕے رایِڈ آسہِ مَگر بہٕ چھُس توتہِ لاگان یِم اصٕل گِیرٕز تِکیٛازِ اَمہِ سۭتۍ ہسا ہیٚکہِ سٲنۍ زَخمی ہیٚکو نہٕ أسۍ گژھِتھ کِہیٖنۍ یا خۄدا بَچٲیِنۍ اَگر أسۍ پَتھر پیٚے کُنہِ ساتہٕ تٔمۍ نِش تہِ ہیٚکو أسۍ بٔچِتھ کہِ زَخم لَگن نہٕ زیادٕ کیٚنٛہہ بیٚیہِ اَگر أسۍ وُچھو بیٚیہِ کیٛاہ چھِ آز کران کٲم آز چھِ یِم سٲنۍ نَوجوان چھِ یِم چھِ کران کٲم یِم چھِ کران کوٗشِش یِم چھِ کران کوٗشِش کہِ أسۍ بَغاوو بایک یعنی کہِ أسۍ پَکو ہَوٲیی تُلوٚو أسۍ بایک یا تِم یِم یِم چھِ کران کوٗشِش کہِ یِم پَہاڑ چھِ یِم کُڈٕر روڈ چھِ یِمَن اِنسانَس پَتہ چھِ آسان کہِ اَپٲری ہسا چھُ وارٕ وارٕ مےٚ پَکُن یِم چھِ توتہِ پَکان اَپٲرۍ کیٛاہ فاسٹہٕ تِکیازِ اِمَو سۭتۍ کیٛاہ چھِ گژھان کٲم یِمَن چھُنہٕ پَیی آسان یِمَن چھَنہٕ ایٚکٕسپیٖریَنسٕے آسان کہِ اَتہِ کیٛاہ ہیٚکہِ نۄقصان وٲتِتھ گوٚو أسۍ کیٛاہ کرو کٲم یِم نٔے نٔے چھِ آسان تِمَن کیٛاہ کرو أسۍ تِم کرن وارٕ گۄڈٕنیٚتھ گۄڈٕنیٚتھ سِٹارٹ پَتہٕ ییٚلہِ تِمَن کوانفِڈیٚنٕس بَڑِ پَتہٕ پٔکۍ تَن تھوڑا تیز مَگر تیٛوٗتاہ تہِ نہٕ کیٚنٛہہ یوٗتاہ نہٕ اجازت آسہِ کِہیٖنۍ بیٚیہِ اَگر أسۍ وُچھو کٲم کیٛاہ کرو آز آزٕچۍ نوجوان کیٛاہ چھِ کران اَگر کُنہِ جایہِ کوارنَرَس پٮ۪ٹھ اَگر کُنہِ جایہِ کٔرٕو آسہِ یِم چھِ تیٖتیٛاہ شارٕپ کٔرٕو نِوان مان ژٕ یِمَن چھِ پَتہ آسان اسہِ ہسا نیٛو غلط کٔرٕو أسۍ یا أسۍ ہسا چھِ کران کوٗشِش غلط کٔرٕو نِنٕچۍ یا یِم چھِ کیٛاہ کران کٲم ٹرٛیٚسپاسِنٛگ کران یا بہٕ وَنہٕ کٲم اوٚورٹیک چھِ یِم کران یِم چھِ کران غلط آیہِ اوٚورٹیک اَمہِ سۭتۍ کیٛاہ ہیٚکہِ گٔژھِتھ اَمہِ سۭتۍ ہیٚکہِ ایٚکسِڈیٚنٛٹ گٔژھِتھ گوٚو اسہِ پَزَن آرام سان یِم روٗلٕز آسَن روڈٕکۍ تِم پَزَن اسہِ فالوٚو کَرٕنۍ باقٕے چیٖز پَزَن اسہِ فالوٚو کَرٕنۍ گوٚو بیٚیہِ کیٛاہ چیٖز چھُ بیٚیہِ چھُ واریاہ مےٚ وُچھمُت یِم بِگنَر یِم نٔے نٔے ہیٚچھن وٲلۍ چھِ آسان تِم کیٛاہ چھِ کران کٲم تِم چھِنہٕ ییٚلہِ پَکان آسان کُنہِ ساتہٕ تیز پَتہٕ آسہِ برٛیک دِنۍ برٛیک چھِ دۄنؤے دِنۍ سِلایِٹ وارٕ وارٕ چھِ دِنۍ دۄنؤے برٛیک برٛونٛہِم برٛیک تہٕ پٔتِم برٛیک تِم کیٛاہ چھِ کران کٲم پٔتمہِ برٛیکہِ چھِنہٕ تِم کِہیٖنۍ کران برٛونٛہِم چھِ تِم تیٖژاہ فاسٹہٕ دِوان بایِک چھِ ہیٚکان سِکِڈ گٔژھِتھ بایِک ہیٚکہِ ہُکُن یی چھَکنہٕ گوٚو سُہ تہِ چھِ اکھ پرٛابلِم بَنان تَمہِ سۭتۍ چھِ ہیٚکان گژھِتھ کٲم کہِ کیٛاہ تَمہِ سۭتۍ ہیٚکہِ ایٚکسِڈیٚنٛٹ گژھِتھ یا بایِک ہیٚکہِ اورٕ یور ژٔلِتھ اِنسانَس ہیٚکہِ نۄقصان وٲتِتھ بیٚیہِ اَگر بہٕ تۄہہِ کتھ کرو کہِ گوٚو أکِس بایکَرَس پَزِ ہیٚچھُن کہِ سُہ کِتھۍ پٲٹھۍ دی برٛیک وارٕ وارٕ کِتھۍ پٲٹھۍ دی تٔمِس چھِ دۄنؤے اَکیٚے ساتہٕ چھِ دۄنؤے تٔمِس برٛیک ایٚپلے کرنہِ سُہ آسِنۍ برٛونٛہمِ یا سُہ ٲسِںی پٔتِم پٔتِم اَگر تٔمِس وُچھو کہِ زیادٕ تر چھِ کرٕنۍ تٔمِس تھوڑا چھِ کرٕنۍ تٔمِس برٛونٛہِم تہِ اِستعمال تہٕ پٔتِم تہِ چھِ تٔمِس اِستعمال کَرٕنۍ مَگر اَگر بہٕ تۄہہِ وَنہو کہِ کیٛاہ چھُ اَتہِ بیٚیہِ گژھان کہِ اَتہِ پَزَن اسہِ بایکہِ تہِ پَزِ اسہِ میٚنٹینیٚنٕس تھاوٕنۍ یُس ہسا بایکہِ ہنٛز میٚنٹینیٚنٕس چھِ تَمہِ سۭتۍ چھِ گژھان کٲم کہِ یُس تَمیٛک ٹٲرُک پرٛیٛشَر چھُ سُہ روزِ ٹھیٖک یُس چینٛج چھُ تَتھ دِمو أسۍ تیٖل یا یۄس برٛیک چھِ سۄ کرو أسۍ چیٚک ٹھیٖک چھا تَمہِ سۭتۍ کیٛاہ ہیٚکہِ گٔژھِتھ بایک تہِ ہیٚکہِ بٔچِتھ تہٕ سٲنۍ سیفٹی چھِ تَمہِ سۭتۍ گوٚو اسہِ پَزِ کَرٕنۍ کٲم اَگر أسۍ اکھ ایز اے بایکر وَنہٕ بہٕ کہِ اسہِ پَزِ رِگیٛوٗلرلی اِنٹروَلَن پٮ۪ٹھ چیٚک کرٕنۍ کہِ بایِکہِ ہنٛد چھا پرٛیٚشَر ٹھیٖک تیٖل چھُ سا برابر کَنڈِشَن چھےٚ سا اصٕل یا باقٕے باقٕے چھِ سا سِسٹم سٲلم چھِ سا ٹھیٖک بیٚیہِ اَگر أسۍ وُچھو کہِ واریاہ چھِ یِم نٔے نٔے ہیٚچھَن وٲلۍ چھِ تِم کیٛاہ چھِ تِم چھِنہٕ ٹرٛیفِک یِم سِگنَل چھِ اسہِ آسان یِم چھِ سِگنَل اسہِ فراہم آسان کَرِ مَژ تِم چھِنہٕ تِم بہٕ وَنہٕ یِتھۍ پٲٹھۍ کہِ تِم چھِنہٕ یہِ کران کِہیٖنۍ تَتھ منٛز تعاوٗن چھِنہٕ تِم تَتھ منٛز کران کِہیٖنۍ اَگر کُنہِ جایہِ وَزٕج لایٹ آسہِ تِم چھِنہٕ اَتھیٚے یِوان یا کُنہِ جایہِ کانٛہہ وارنِنٛگ سایِن آسہِ کِہیٖنی چھِنہٕ تِم وُچھان تَتھ تِم چھِ تیٖتیٛاہ کوانفِڈیٚنٛٹ آسان تِم چھِ دَپان اسہِ ہسا چھِ سٲلِم پَے اسہِ چھِ ٹرٛیفِک لایٹوٚو کھۄتہٕ زیادٕ پَے مَگر اَگر أسۍ وُچھو تِم چھِ آسان بِگنر تِمن چھُ سُہ صرف کیٛاہ نَشہٕ آسان گوٚو اسہِ پَزِ کٲم کرٕنۍ کہِ أسۍ کرو آرام سان یِم ٹرٛیفِک روٗلٕز آسَن کہ تِم کرو فالوٚو سِگنَل یِم آسَن یا یِم آز سٕپیٖڈ لِمِٹ چھِ تیز کوٗتاہ چھُ پَکُن تِم تہِ سُہ تہِ کرو أسۍ برابر تھاوو أسۍ تہٕ بیٚیہِ کرو أسۍ کٲم ییٚلہِ تہٕ أسۍ بایکہِ کھسوٚو أسۍ برداشت تھاوو أسۍ پانَس منٛز واریاہ برداشت تھاوو أسۍ یِم گیرٕز چھُ بوٗٹھ ووٗٹھ یِم لاگوٚو نہٕ أسۍ غلط آیہِ کِہیٖنۍ فوکَس کَرو أسۍ برابر ییٚلہِ أسۍ پَکان آسو أسۍ کرو روڈَس پٮ۪ٹھ وۄنۍ اَگر تۄہہِ بہٕ وَنہو آخرییَس پٮ۪ٹھ بہٕ وَنہو تۄہہِ کہِ اَگر اِنسانَس وۄنۍ کیٛاہ کیٛاہ پَزَن فالوٚو کَرٕنۍ روٗلٕز کِتھۍ پٲٹھۍ پَزَن تٔمِس فالوٚو گوڈٕنیٚتھٕے اَگر أسۍ پَزو کٲم کَرٕنۍ اسہِ پَزِ ہیٚلمِٹ لاگُن یُس اسہِ کیٛاہ ساروٕے کھۄتہٕ بوٚڑ چیٖز چھُ بایکہِ پٮ۪ٹھ گۄڈٕنیٚتھٕے ہیٚلمِٹ لاگُن تِکیٛاز یہِ بَچایہِ اسہِ ایٚکسِڈیٚنٹو نِش یا زَخمی گژھنہٕ نِش بیٚیہِ کیٛاہ پَزَن یِم ٹرٛیفِک سِگنَل آسَن یِم گوٚرمِنٹَن سِگنَل آسَن تھایمَژٕ تِم تہِ پَزَن اسہِ کیٛاہ کرنہِ برابر پَزِ اسہِ تِمَن پٮ۪ٹھ روزُن تِم پَزَن نہٕ اسہِ چَنٛدَس تھاونہِ کیٚنٛہہ تِم پَزَن اسہِ اصٕل پٲٹھۍ لاگوٗ کرنہِ یا بایکہِ یِم اِنڈِکیٹر چھِ آسان تِم کَتھ خٲطرٕ گوٚو سِگنَل چھِ آسان بایکہِ یا اِنڈِکیٹر چھِ تِم چھِ اسہِ آرام سان اِستعمال کرٕنۍ بیٚیہِ چھِ اسہِ بٔڑ اکھ چیٖز کہِ اِنڈیا ہَس منٛز چھُ یِوان وُچھنہٕ کہِ شراب چیٚتھ چھَنہٕ بایِک چلاوٕنۍ کِہیٖنۍ گوٚو ییمہِ ساتہٕ اکھ اِنسان بایِک چلایہِ سُہ کرِ یہِ گۄڈٕ چیٚک کہِ شراب وارب چھُنہٕ چیٛون کِہیٖنۍ یا کیٚنٛہہ اورٕ یور تِم غلط ایٚکٹِوٹی چھَنہٕ کَرنہِ کِہیٖنۍ بایکہِ دوران اَتھ رایڈِ دوران بیٚیہِ کیٛاہ چھِ ڈِسٹیٚنٕس چھِ برابر تھاوٕنۍ اَگر برٛونٛہہ کٕنۍ چھےٚ ژےٚ بیٛاکھ بایک یا گٲڑۍ چھیٚے تۄہہِ چھوٚو ڈِسٹیٚنٕس برابر تھاوٕنۍ تۄہہِ چھو نہٕ زیادٕ نَزدیٖک تہِ روزُن اکھ أکس کیٚنٛہہ بیٚیہِ کیٛاہ چھِ بایکہِ ہنٛز میٚنٹینیٚنٕس چھوٚو کَنٹِوٗ تھاوٕنۍ گوٚو اَمہِ سۭتۍ ہیٚکوٚو أسۍ بَچٲیِتھ کہِ گوٚو یِہنٛد مَطابق کٕم کٕم یِم نٔے نٔے بگنَر یِم ہیٚچھان چھِ بایِک تِم کٕم کٕم غلطی چھِ کران تہٕ تِم کِتھۍ پٲٹھۍ ہیٚکَن تِم بَچٲیِتھ بیٚیہِ کیٛاہ کیٛاہ روٗلٕز چھِ یِم اسہِ زِندگی منٛز چھِ ضروٗرت لَگان